مےٚ اوس اوٚنمُت فلپ کارٹ پٮ۪ٹھ کٔرِو مےٚ بوٗٹ اکھ آرڈر پوٗماہُک یَتھ ریٹ ٲسۍ شیٚے ساس شیٚے ساس ٲسۍ تَتھ ایم آر پی ڈِسکوُنٹ کٔرِتھ مِلیے مےٚ سُہ دۄیِہ ترٕٛہ شیٚتھ رۄپیٚہِ سُہ بوٗٹ اوس واریاہ بہتر بہتریٖن پُماہُک سٔٹایِلِش اوس سُہ اَصٕل اوس زَبرداست اوس سُہ مےٚ کٔرِس فِلِپ کاٹ پٮ۪ٹھ آردڑ سُہ بوٗٹ لٲگِتھ نہ چھُ تَتھ مُشُک کھسان نہ کانہہ چیٖز بوٗٹ چھُ اَصل واریاہ زیادٕ اَصٕل چھُ بہٕ ٲسٕس کران باقین تہِ اَگر حظ کٲنسہِ اَنُن آسہِ اَنُن گژھِ پیٚوماکُے بوٗٹ پیٚوماہُک بوٗٹ چھِ اَصٕل بیٚیہِ چھُ اَمہِ مُشکہٕ ؤشکہٕ نِش دوٗر روزان اکھ چھِ نہٕ یِم مُشک تہِ کران کِینہہ بیٚیہِ چھِ یِم اَصٕل تہِ آسان سُہ اوس میوٚن گۄڈٕنیُک پروڈکٹ یُس مےٚ آرڈر کَرے فِلپ کاٹہٕ پٮ۪ٹھ سُہ چھُ بوٗٹ تہِ اَصٕل تَتھ چھِ زٕ لیسہٕ زٕ لیسہٕ چھِ تَتھ سۭتۍ اکھ چھِ وایِٹ بیاکھ چھِ بٕلیک کلر یُس مےٚ بوٗٹ کَرو آرڈر پیٚوماہُک سُہ چھُ وایِٹ بِٕلیک بٕلیک چھُ تَتھ فول کَلر وایِٹ چھِ تَتھ منٛز شیڈ